مےٚ چھَنہٕ کُنہِ تہِ آرٹ اٮ۪گزِبِشنَس منٛز یا اٮ۪کسپوَس منٛز حِصہٕ نِمُت کِہیٖنۍ تہِ گو بہٕ چھَس واریاہ زیادٕ پَسنٛد کَران بہٕ گژھٕ ہا کانٛہہ آرٹ اٮ۪گزِبِشَن وِزِٹ کَرٕنۍ کہِ بہٕ تہِ ہیٚچھاو کہِ یِمہٕ آرٹ ایٮٚگزِبِشنَس منٛز کیٛاہ کیٛاہ چھِ اِنسان کَران